ییٚتہِ حظ چھِ واریاہ گیمہٕ یِوان گِندنہٕ مُختٔلِف جاین تہِ چھِ گِندان مٲدان چھُ واریاہ بٔڑ مٲدان چھِ تَتہِ چھِ آسان ساسہٕ بٔدۍ لُکھ گٔمٕتۍ جمع ماجہِ بیٚنہِ تہِ چھِ آسان لۄکچہِ کورِ تہِ چھِ آسان لٔڑکہٕ چھِ آسان گِندان خاص کر چھِ یِم گِندان کِرکَٹ تَتھ منٛز چھُ یِمن زیادٕ منٛز پانَس یِوان آرام تہٕ مُختٔلِف اَندن ہِندۍ چھِ آسان آمٕتۍ یور تِم چھِ آسان وُچھان تَماشہٕ تہٕ واریاہ مٲدان پٲدان چھِ تِمن منٛز چھِ یِم آرام سان بیٚہان بازاوکات چھُ آسان یِمن اورٕ کھیٚن چیٚن تہِ سۭتۍ أتی بیٚہوان چھِ آرام سان کران چھِ تَماشا پانٛژھ شیٚے وُچھان چھِ اَتہِ تہٕ أسۍ تہِ ہسا چھِ اَتہِ وُچھان واریاہ یِم مٲدان چھِ نہ ییٚتہِ واریاہ تِمن مٲدانن منٛز چھِ واریاہن جاین آسان گِندان تہٕ واریاہ لُکھ تہِ چھِ آسان جمع شہرٕ پٮ۪ٹھ چھِ آسان آمٕتۍ وَرمُلۍ پٮ۪ٹھ چھِ آسان اَپٲر یِپٲرۍ علاقو پٮ۪ٹھ چھُ آسان آمٕتۍ تہٕ بیٚیہِ چھِ آسان واریاہ مٲدان بٔرِتھ تہٕ شور تہِ چھُ آسان کٲفی یِمن شُرین ہُند اَتہِ تہٕ أسۍ تہِ چھِ بوزان آسان أسۍ تہِ چھِ گژھان بازاوکات شالمور ییٚلہِ کانٛہہ اَند یِوان بازاوکات ورمُلہِ اند یِوان بازاوکات چھُ شہرٕ پٮ۪ٹھ یِوان تہٕ اَکثر چھِ یِوان پرٮ۪تھ جاین ہٕندۍ وُچھان چھِ یہِ کِرکٹ یِہُند گِندان چھِ گیمہٕ واریاہ خاص کر چھِ گِندان یِمے کِرکٹ أسۍ تہِ چھِ وُچھان یہِ أسۍ تہِ چھِ گژھان اَگر اور سونہٕ مَرگہِ کُن تہِ گژھان ییٚکہ یِم ٹیوٗرِسٹ چھِ یِوان ریفٹِنگ کرنہِ تہٕ تَتہِ چھِ گژھان اَپٲرِ کِنۍ گاڑِ پتہٕ تھاجواس کھسان چھِ اَپٲرۍ کِنۍ کران چھِ چکرا وکرا تہٕ گُرِ گُرۍ سَوٲر چھِ کران تَپٲرۍ ہسا چھِ یِم واریاہن چکرَس گٔمٕتۍ واریاہ نَفر تہِ آسان واریاہ یِم ٹیوٗرِسٹ کران چکرا وَکرا گُرن پٮ۪ٹھ آسان تَتہِ چھِ آسان لُکھ تورٕکۍ تَماشہٕ وُچھان تَتہِ پٮ۪ٹھ سٲری آسان فونن پٮ۪ٹھ تہِ چھِ آسان ہاوان یِتھ کَنۍ تہِ چھِ وُچھان تہٕ کران چھِ چکرا وَکرا اَپٲرۍ کِنۍ بیٚیہِ کیمپِنگ کران تَتہِ چھِ آسان تِم گِندان تَتھ ٹیٚنس پٮ۪ٹھ کِنۍ آسان تِم ٹینٹن منٛز آسان تِم بِہتۍ سٲری تَماشہٕ وُچھان آسان گِندان گیمہٕ آسان گِندان آبَس آسان گِندان گُرین پٮ۪ٹھ آسان کھٔتمٕتۍ اَپٲرۍ آسان سونہٕ مَرگہِ تھاجواس نِش نیہِ کِنۍ اَپٲرۍ سٲرسٕے آسان پھیران